آ مٮ۪ڈٕل حظ میلیومُت چھُ مےٚ بہٕ اوسُس اٮ۪کچُلی حظ پَنٕنۍ ڈِگری کَران مُمباے یوٗنیورسٹی منٛز حظ تہٕ اِس کِرکَٹ ٹیٖم منٛز کالیج تھرٛوٗ یُس کالیج ٹیٖمَس منٛز گوس بہٕ سِلٮ۪کٹ اَکھ حظ چھِ آسان ڈِپاٹمٮ۪نٛٹ وایِز ٹیٖم تَمہِ پَتہٕ چھِ یِوان ڈِپاٹمٮ۪نٛٹ وایِز تَمہِ پَتہٕ یہِ أمۍ سٕنٛز پٔرفارمٮ۪نٕس اَصٕل آسہِ تَمہِ پَتہٕ چھِ یِوان سُہ کالیج ٹیٖمَس منٛز اِن کَرنہٕ تَمہِ پَتہٕ چھِ لَگان باقِیَن یہِ کالجَن سۭتۍ میچ حظ تَتھ ٹیٖمَس اوسُس بہٕ کٮ۪پٹَن حظ اور بٮ۪سٹ کٮ۪پٹٮ۪نسی آو اَسہِ حظ مٮ۪ڈَل دِنہٕ اومکَر سَر حظ اوس اَسہِ سَپوٹَس پٔرسَن تٔمۍ یہِ چھِ میٛٲنۍ اٮ۪چیٖومٮ۪نٛٹ آز تہٕ یہِ چھِ مےٚ مطلب کِرکَٹَس منٛز یِمَن کِرکَٹَس منٛز اٮ۪چیٖومٮ۪نٛٹٕس سَپوٹٕس سَپوٹسَس منٛز سَر